ٲں اَلسلامُ علیکُم ٲں آز وَنہٕ بہٕ تۄہہِ واریاہ تِم ٲں ذٔریعہٕ یا تِم وَتہٕ ییٚمہِ کہِ وجہ سۭتۍ أسۍ ہیٚکو عام کٔرِتھ یا ایٚڈوَرٹایِز ہیٚکو کٔرِتھ ٲں تہٕ ہیٚکو واریاہَن لوٗکَن نِش ٲں وٲتِتھ وُنٛکیٚن کِس وقتَس منٛز ٲں تَتھ منٛز چھُ گۄڈنیٛکُے چیٖز یِوان اَگر اسہِ کانٛہہ معلوٗمات آسہِ ٲں بیٚیِس تام یا لوٗکَن تام یا اکھ ٲں حجوٗمَس ٲں تام تام آسہِ واتناوُن کانٛہہ معلوٗمات تہٕ تَتھ خٲطرٕ چھِ مختلف ٲں طریٖقہٕ ییٚمہِ کہِ وجہ سۭتۍ سۄ کٲم ہیٚکو انجام دِتھ ٲں یِم آز أزککِس زَمانَس منٛز ٲں زیادٕ چھِ لَبنہٕ یِوان زیادٕ ٲں یوٹیلایز چھِ گژھان زیادٕ استعمال چھِ گژھان ٲں تِمو منٛز چھِ کیٚنٛہہ خاص یِم بہٕ تۄہہِ تۄہہِ ہیٚکہٕ ٲں بٲوِتھ تَتھ منٛز چھُ اَکھ گۄڈنیٛکُے آنلایِن ایڈ ٲں أسۍ چھِ اَتھ منٛز چھِ أسۍ کٲم کَران اَتھ منٛز چھِ أسۍ اِنٹرنیٚٹُک استعمال کَران تَتھ منٛز چھِ أسۍ ترٛاوان ٲں ایڈ ترٛاوان ویٚب سایٹَن پٮ۪ٹھ ٲں سوشَل میٖڈیا پلیٹ فارمَن پٮ۪ٹھ یِتھ پٲٹھۍ کہِ تۄہہِ پَتہ آسہِ فیس بُک چھُ وَٹس ایپ چھُ اِنسٹاگرٛام چھُ ٲں لِنٛکٕڈ اِن چھُ ٲں یا با اَمہِ وَرٲے تہِ باقٕے کیٚنٛہہ سٔرٕچ اِنجیٚن چھِ یِتھ پٲٹھۍ کہِ گوٗگل چھُ اَمہِ کہِ ذٔریعہٕ چھِ یِم تہِ لوٗکھ ٲں ٲں دُنیاہَس منٛز چھِ تِم چھِ ہیٚکان ٲں سون یہِ ایڈ ٲں وُچھِتھ ٲں دوٚیِم اَکھ ٲں طریٖقہٕ چھُ تَتھ چھِ وَنان أسۍ کۄنٹیٚنٛٹ ٲں کۄنٹیٚنٛٹَس منٛز چھِ گژھان کٲم أسۍ چھِ کیٚنٛہہ ٲں بٕلاگٕس بَناوان ٲں یا ویٖڈیو بَناوان یا پننہِ کُنہِ چیٖزٕ متعلق یا ٲں خدمت متعلق چھِ أسۍ ٲں پِکچٲرس بَناوان تہٕ ییٚمہِ کہِ وجہ سۭتۍ یہِ گژھان چھُ واریاہ اِنٹرٛسٹِنٛگ بَنان تہٕ ٲں لوٗکھ چھِ سٮ۪ٹھاہ ٲں پَسنٛد کَران ٲں یُس ٲں مَدد کَروُن چیٖز چھُ آسان یا مَزاقیہ طور کانٛہہ ٲں کۄنٹیٚنٛٹ چھُ آسان لوٗکھ چھِ سُہ چیٖز بہت ٲں واریاہ زیادٕ پَسنٛد کَران تہٕ تَتھ منٛز چھُ ٲں اَتھ أتھۍ سِلسِلَس منٛز چھُ ترٛیٚیِم اَکھ چیٖز یُس بہٕ تۄہہِ برٛونٛٹھ کٔنۍ وَنہٕ تَتھ چھِ وَنان اِنفٕلَنسٲرٕس ٲں اَتھ منٛز چھِ گژھان کٲم اَتھۍ منٛز چھُ اَکھ نارمَل اِنسان ٲں فیمَس یِم مشہوٗر لوٗکھ چھِ آسان تِمَن سۭتۍ کٲم کَران اِنٹَرنیٚٮٹَس پٮ۪ٹھ ٲں تِمَن سۭتۍ کَتھ باتھ کَران ٲں تِمَن ٲں تِہُنٛد ریٖچ بڑھاونٕچۍ کوٗشِش کَران ریٖچ مطلب کہِ ٲں تِمَن سُہ چھِ تِم تِم طریٖقہٕ اَپناوان ییٚمہِ کہِ وَجہ سۭتۍ تِمن ٲں مشہوٗر لوٗکَن ٲں یِم تِم مشہوٗر لوٗکھ چھِ ٲں تِہُنٛد ٲں سُہ فیمَس گَژھُن ٲں بَڑھہِ زیادٕ زیادٕ زیادَن لوٗکَن تام واتہِ تِہنٛدۍ معلوٗمات تہٕ بیٛاکھ اکھ طریٖقہٕ یُس بہٕ تۄہہِ وَنہٕ سُہ چھُ ٲں ویٖڈیو بَناوُن یِم لۄکچہِ لۄکچہِ ٲں موٗویٖز چھِ بَناوان یا ویٖڈیو چھِ بَناوان کُنہِ ٲں پروڈَکٹَس متعلق لوٗکھ چھِ سٮ۪ٹھاہ پَسَنٛد کَران ٲں یِم تِم چیٖز وُچھِنۍ تہٕ بٛیاکھ اَکھ ٲں یُس ذٔریعہِ چھُ سُہ چھُ ٲں سوشَل میٖڈیا ہیٚکہٕ بہٕ ؤنِتھ ٲں سوشَل میٖڈیا ہَس پٮ۪ٹھ چھِ گژھان کٲم فار ایٚگزامپٕل ٲں ویٚب سایٹَن پٮ۪ٹھ چھِ گژھان ٲں یِتھ پٲٹھۍ کہِ فیس بُک چھُ اِنسٹاگرٛام چھُ ٹویٖٹر چھُ ٲں یا لِنکٕڈ اِن چھُ تہٕ اَتھ متعلق چھُ ٲں پوٚتُس چھُ اَتھ منٛز اِنسان ہیٚکان واریاہ لوٗکھ چھِ اَمہِ پوٚتُس ٲں سانہِ ٲں تَتھ سٔروِس یا پروڈَکٹَس رلیٹِڈ کَتھ کَران تہٕ بہٕ چھُس باقیَن کُن ہاوان

اَمہِ پَتہٕ چھُ بیٛاکھ اَکھ ٲں سۄ وَتھ ییٚمہِ کہِ وجہ سۭتۍ چھِ ایٚڈوَرٹایِز گَژھان کُنہِ چیٖزُک یا سُہ چھُ واتان ز یا کانٛہہ چیٖز چھُ واتان زیادٕ لوٗکَن تام ٲں تَتھ منٛز چھُ بیٛاکھ اَکھ چیٖز تَتھ چھِ وَنان رِماینٛڈِنٛگ ٲں رِمایڈِنٛگَس منٛز چھِ گژھان کٲم تَتھ منٛز چھِ أسۍ کَران ہیٚکان کٲم کٔرِتھ ایڈ ہیٚکان لوٗکَن ہٲوِتھ ٲں یِم آلریٚڈی سون چیٖز سون کۄنٹیٚنٹ سون سٹَف آسان ہیٚکان وُچھِتھ ٲں مِثال کے طور پے مثلًا ٲں یوٗٹوٗبَس پٮ۪ٹھ چھُ کانٛہہ ٲں ٲں کانٛہہ تیٛتھ ٲں نَفر ٲں مشہوٗر نفر یُس أمۍ سُنٛد کانٛہہ خاص نَفر ییٚمۍ سُنٛد أسۍ چیٖز وُچھان چھِ تِم چیٖز وُچھان چھِ تہٕ ٲں پوٚتس چھِ أسۍ کَران ٲں رِماینٛڈَر ٲں سٔروِس اِستعمال تَمہِ کہِ وجہ سۭتۍ چھِ اسہِ گژھان کٲم ٲں یہِ چھُ اسہِ سُہ چھُ اسہِ یاد پیٛاوناوان کہِ تۄہہِ پَزِ ییٚمِس نفرَس کُن وُچھُن کیٛازِکہِ تُہۍ چھُ ییٚمِس نفرَس ٲں زیادٕ فالو کَران تہٕ اَمہِ پَتہٕ چھُ بیٛاکھ اَکھ چیٖز تَتھ چھِ وَنان لوکَل مارکیٹِنٛگ اگر تۄہہِ کانٛہہ بِزنیٚس چھُ أکِس جایہِ ٲں پوٚتس چھِ أسۍ ایڈ کَران استعمال ٲں تاکہِ أسۍ وَنو یِم ٲں اَتھ أنٛدۍ پٔتۍ کِنۍ ٲں لوٗکھ چھِ تِمَن ہیٚکو أسۍ ؤنِتھ ہٲوِتھ بٲوِتھ کہِ أسۍ کیٛاہ چھِ کٕنان أسۍ کیٛاہ کٲم چھِ کَران أسۍ کیٛاہ سٔر سٔروِسِز چھِ فراہَم کَران تہٕ بیٛاکھ چیٖز ہیٚکہٕ بہٕ ؤنِتھ کہِ ٲں ٲں مےٚ باسان ساروٕے کھۄتہٕ ٲں بہتر طریٖقہٕ چھُ یِم ٲسۍ کیٚنٛہہ ٲں بہتر طریٖقہٕ یِم بہٕ ہیٚکہٕ ؤنِتھ ییٚمہِ کہِ وجہ سۭتۍ أسۍ ٲں یِم کیٚنٛہہ ذٔریعہٕ چھِ بَنان ایٚڈوَرٹیٖزمیٚنٹٕکۍ تہٕ اَمہِ کہِ وجہ سۭتۍ ہیٚکو أسۍ ٲں ٲں کیٛاہ چھِ اَتھ وَنان واریاہ تہِ واریاہ زیادٕ لوٗکَن تام ٲں کانٛہہ چیٖز پَکنٲیِتھ تہٕ مےٚ چھِ اُمید کہِ تۄہہِ آسہِ یہِ واریاہ اصٕل آمُت سمٕجھ